ہٮ۪لو السلام علیکُم جی بَس دُعا تُہۍ چھُو یہِ مطلب تُہۍ چھُو حظ میٖر جُوٮ۪لٲرٕز سَراف کٔدلہٕ پٮ۪ٹھ جی جی مےٚ حظ اوس کورِ چھُ مےٚ خانٛدَر پٕنٛژٕ سٮ۪پٹَمبَر تہٕ مےٚ گژھِ مطلب مےٚ چھُ واریاہ یِم بے یِم اَنٕنۍ بٕنٛگرِ مطلب لیٹٮ۪سٹ یِم ڈِزایِن چھِ نَہ تُہۍ تہٕ وٕنۍکٮ۪نَس چھِ لیٹٮ۪سٹ آمٕتۍ یا یِم نٮ۪کلِس چھِ مےٚ سٮ۪ٹ چھِ مےٚ اَنٕنۍ واریاہ أسۍ ٲسِو اوترٕ تہِ آمٕتۍ تَتہِ اوس خَبر کَم تِمو تَتہِ وٕچھے اَسہِ تِمو ہوو نہٕ مگر زیادٕ کِہیٖنۍ تِم تُہۍ ٲسۍوٕ نہٕ پانہٕ کِہیٖنۍ پَتہٕ آیے أسۍ آز تہِ تہِ راتھ وٕچھے اَسہِ تھوڑا تِم چھِ نہ تِم یِوان سٮ۪ٹ تِم کۭتِس چھِ گژھان تِم ہار یِم چھِ بٔڑۍ بٔڑۍ یِم چھِ گژھان یِم چھِ بۄن تا اچھا اچھا ٹھیٖک ٹھیٖک یِم بٮ۪نٛگٕلز یِم بٕنٛگرِ وٕنٛگرِ یا واجہِ چھِ نَہ مطلب رِنٛگٕس وغیرہ تِم چھِ نہٕ حظ یِوان کَسٹٕمایزٕ ہٮ۪کوُ أسۍ بنٲوِتھ تِم زَن ناو لیکھِتھ یا کیٚنٛہہ مگر وۄنۍ گوٚژھ صاف آسُن یہِ گوٚژھ نہٕ مطلب کالِٹی تہٕ چھُ مطلب ہٮ۪کو نہٕ أسۍ کامپرومایِز کٔرِتھ کیٚنٛہہ تۄہہِ چھُ گوٚژھُو فُل آصٕل آسُن یہِ نہٕ کینٛہہ کیٛازکہِ لال چوک حظ چھِ دِوان سُہ خبر کیٛاہ پتہٕ چھُ تَتھ رنٛگ تہِ گژھان پتہٕ منٛز چینٛج فُل گوٚژھ اَصٕل اَسہِ بوٗزُو تُہُنٛد واریاہ تہِ اَوَے تہِ آیے أسۍ راتھ تہِ او آز تہِ آے أسۍ وۄنۍ ووٚن اَسہِ فون کرو تۄہہِ تہِ اَہن حظ تی تی تی اوس مےٚ بوٗزمُت اچھا تُہۍ کٔرِو وۄنۍ چلو شُکریہ شُک تُہۍ کٔرۍزیو وۄنۍ وَٹسَپَس پٮ۪ٹھ کٔرِو تُہۍ ڈِزایِن لیٹٮ۪سٹ بیٚیہِ ہٲیِو تُہۍ مےٚ تھوڑا کَسٹٕمایزٕڈ مَہ چھُ تۄہہِ بنٲیمٕتۍ کیٚنٛہہ بٮ۪نٛگٕلز یا مطلب رِنٛگٕس وغیرہ بیٚیہِ ٲس اَسہِ اَکھ واچ بناوٕنۍ سۄ تہِ گٔژھ آسٕنۍ تھوڑا مطلب ناو واو نہٕ کیٚنٛہہ مگر تھوڑا سۄ ڈِفرَنٛٹ أسۍ وَنو تۄہہِ سُہ پگاہ تٔتی فلحال ہٲیِو تُہۍ ڈِزایِن وغیرہ سٮ۪ٹ وغیرہ یِم چھِو نٮ۪کلِس چلو ٹھیٖک ٹھیٖک مگر پٕنٛژٕہمِس تام آسہِ حظ ریٚڈی اگر أسۍ یہِ تھاوَو آز چھُ وٕنہِ تُرٛواہ پٕنٛژٕ سٮ۪پٹمبَر تام چلو ٹھیٖک ٹھیٖک چلو شُکریہ کٔرِو کٔرِو کٔرِو تُہۍ چلو چلو چلو بِہِو خۄدایَس حوال